اگر ہسا بہٕ کتھ کرٕ پننہِ کۄلگامہِ ڈِسٹِکٕچ ییٚتہِ چھ جاے اکھ کوثر ناگ یُس زن واریاہ خوٗبصوٗرت تہٕ بہتریٖن جاے چھ اگر بہٕ پنٔنۍ راے بیان کرٕ سۄ کِتھ پأٹھۍ کرہوٚن أسۍ فیمس یا مشہوٗر کتھ پأٹھۍ کرٕہون سُہ یور واریاہ لُکھ یِن اَسہِ ہسا پزَن گۄڑے تور سوشل میٖڈیا وألۍ نِنۍ بڑۍ بٔڑۍ چنلہِ وألۍ نیوٗز اجنسی وألۍ یِم ہسا تَتہِ سُہ کیپچر کرَن سۄ ہان سُہ تٔمیُک وِیو شوٗٹ کرن پتہٕ کھالن پنٕنٮ۪ن چنلن پٮ۪ٹھ یس زن واریاہ لُکھ وٕچھان چھ اڑٮ۪ن چھنہٕ پے آسان کیٚنٛہہ مطلب اتھٮ۪ن تہِ چھ یہِ خوٗبصوٗت جاے تَمہِ تھروٗ ہسا گژھن تِم تور تِم ہسا وٕچھَن سۄ جاے تن کرن پنٔنۍ لایف تَتہِ اِنجاے تَمہِ سۭتۍ ہسا ہیٚکہِ سُہ فیمس گٔژھِتھ یا أسۍ نِمہوکھ کیٚنٛہہ بٔڑۍ بٔڑۍ یِم سٮ۪لبرٹی چھ پننہِ کٔشیٖرِ انٛدر تہِ چھ اَسہِ واریاہ سٮ۪لبرٹی تِم اگر أسۍ تور نِمہوکھ تِہِنٛدِ سۭتۍ تہِ گژھہِ سۄ واریاہ مشہور بیٚیہِ ہسا اگر اَسہِ تور روڈ کنسٹرکشنس نیہِ ہا گورمِنٹ لُکن گژھہِ ہا آسان تور واتُن تم تہِ ہسا تَمہِ سۭتۍ تہِ ہسا واتہٕ ہان تور لُکھ یا ٹیوٗرِسٹن لگہِ پے نیوٗز چنلو سۭتۍ أسۍ ہسا دِمو سُہ سوشل میٖڈیاہس ہیکَو کأشِر پأٹھۍ اپلوڈ کٔرِتھ سوشل میٖڈیاہس دِتھ تَمہِ سۭتۍ لگہِ واریاہ مُلکہٕ کٮ۪ن ٹیوٗرِسٹن لگہِ پے یا ہِنٛدوستانکٮ۪ن لُکن لگہِ پے یا کٔشیٖر ۂنٛدٮ۪ن تَمہِ سۭتۍ ہسا ہٮ۪کن تِم تور وأتِتھ تَمہِ سۭتۍ تہِ ہسا ہیٚکہِ سۄ جاے فیمس گٔژھِتھ تِکیٛازِ سانہِ کٔشیٖرِ منٛز چھ تِم تِم جایہِ یِم نسا چھنہٕ وُنہِ لُکن پَے زیٛادٕ کیٚنٛہہ تم چھ وٕنہِ کٔھٹۍ تھے اگر أسۍ تور یِم چیٖز نِمو تور سوشل میٖڈیا نِمو نیوٗز اجنسی وألۍ نِمو یا سٮ۪لبرٹی تور گژھَن تَمہِ سۭتۍ گژھہِ سۄ فیمس تِکیٛازِ تَمہِ سۭتۍ لگہِ لُکن تہِ پَے تَمہِ سۭتۍ لگہِ عام لُکن تہِ پَے تَمہِ سۭتۍ لگہِ پاقین سِٹیٹن ۂنٛدٮ۪ن لُکن تہِ پَے ٹیوٗرِسٹ تہِ واتَن تَمہِ سٲتۍ تور ییٚمہِ سۭتۍ ہسا سأنۍ اِکنامی تہِ ڈیولپ گژھہِ بیٚیہِ ہسا گژھہِ سانہِ کٔشیٖرِ ۂنٛز بیٚیہِ ہان تہِ بیٚیہِ جاے گژھن مولوٗم تَتہِ سانہِ کٔشیٖرِ منٛز چھ تِم کیٚنٛہہ جایہِ یِم نہٕ وُنہِ واریاہن ییٚتہِ کٮ۪ن لُکن تہِ چھ پَے کیٚنٛہہ یِم واریاہ خوٗبصوٗت چھ تِم چھ وٕنہِ کٔھٹۍ تھے اگر أسۍ تور یِم نیوٗز اجنسی وألۍ نِمہٕ ہوکھ یا بٔڑۍ بٔڑۍ سٮ۪لبرٹی نِمہٕ ہوکھ تِہینٛدِ سۭتۍ ہسا لگہِ سۄ پے ییٚتہِ کٮ۪ن لُکن تہِ یا باقین ٹیوٗرِسٹن تہِ تَتہِ ہسا چھ یِژھ جاے